کٲشِر زبٲنۍ چھِ میٲنِس تہزیٖبس سٲنِس تہزیٖبس تہِ میانہِ پہچانہٕ پؠٹھ واریاہ زیادٕ فٲیدٕ منٛد اَثر ترومُت گۄڈٕنِچہِ کَتھ وَنو أسۍ میٲنِس پہچانہٕ پؠٹھ میٲنۍ پہچان یۄس زَن چھِ سۄ چھِ گۄڈنؠتھٕے کٲشِر زَبٲنۍ سۭتی گژھان کیازِ یَتھ علاقَس منٛز بہٕ روزان چھُس یَتھ ایریاہَس منٛز بہٕ روزان چھُس تَمیُک ناو وٕچھِ کشمیٖر یُس زَن اَتھ پَنٕنہِ زبٲنۍ پؠٹھ پیوٚمُت چھُ تمہِ پَتہٕ دوٚیِم کَتھ کٲشِر زبٲنہِ ہُنٛد زن یُس توٲرِیخی بیک گرٛاوُنٛڈ چھُ سُہ ہسا چھُ یہِ چھُ وَنان یہِ چھِ کشِف ریٖشی تمہِ ہسا چھِ کٲشِر زبان کٔشیٖر منٛز أنمٕژ تَمہِ پَتہٕ گوٚو تہزیٖب کٲشُر تہزیٖب یُس زَن چھُ اَتھ منٛز چھِ واریاہ لُکھ بٲتھ چھِ اَتھ منٛز یِوان کَہٲنیہِ کلہن یُس زَن اوس تِم چھِ سَنسکرتَس منٛز راج ترگن لیکھ منٛز مگر کٲشِر زبٲنۍ ہُنٛد تہِ چھِ تٔمۍ تَتھ منٛز کوٚرمُت یِم زَن یور سیاح چھِ یِوان تِمن چھِ کیٛازِ چھِ یہِ کٲشِر زبان ییٖژ پسنٛد یِوان تِکیازِ اَتھ منٛز ہسا چھِ واریاہ واریاہ میٖٹھ بٲتھ اَمِکۍ کلام یِم زَن چھِ یِم چھِ ییٖتۍ میٖٹھۍ آسان زِ دُنہکہِ کانٛہہ تہِ کُنہِ تہِ کونہٕ پؠٹھ کانٛہہ تہِ سیاح ییٖتیٚن تِمن چھُ یہِ پَسنٛد کھَسن تِکیٛازِ اَمہِ زبٲنۍ ہُنٛد میچرٕے اَتھ منٛز چھُ میچَر زیادٕ کٲشِر زبٲنۍ چھُ وَننٕے کٲشِر تِکیازِ اَتھ منٛز چھِ میچھر زیادٕ یا أسۍ زَن گژھو کُنہِ نیٚبرِمِس مُلکس منٛز نیبرِمِس رِیاستس منٛز أسۍ تہِ چھِ یِوان پرٛزناونہٕ کٲشِر زَبٲنۍ سۭتۍ کیازِ یہِ چھِ أکِس خاص علاقس منٛز دُنکِس أکِس خاص علاقس منٛز بول بولنہٕ یِوان تَمہِ نؠبر چھنہٕ یہِ کُنہِ جایہِ بولنہٕ یِوان